بَرادر ہے وَل سا خۄداے کرِ سہلٕے وۄنۍ پیٚیہِ اَسہِ وَتھ ڈالٕنۍ أسۍ ٲسۍ لٲسپوٗر درٛاے أسۍ پَتہٕ واتے وۄنۍ مَسان درایو اوس گژھُن شہر وۄنۍ ییٚلہِ شہر اوس گژھُن اَسہِ اوس گۄدٕ گژھُن پُلوامہ کِنۍ پَتہٕ اوس اَپٲری گژھُن نیوِ کِنۍ کَپٲرۍ تانۍ اَسہِ وَتھٕے پتہٕ ڈالان یہِ چھُ اللہ تعالیٰ سٕندِ طرفہٕ آسان ییٚتیتھ یہِ نِوِ تل اوس یہِ کٔدلہ نہ اَتھ اوس یہِ کٔدلہ نہ اَتھ اوس یہِ گوٚومُت خبر کیٚنٛہہ اَتیتھ ٲسۍ کٲم چلان ؤنۍ اَتہِ پٮ۪ٹھ پیوو واپَس یُن پَتہٕ حظ دَپیو پُلوامہِ کِنۍ گژھو ہُپٲرۍ وۄنۍ چھُ شہر چھُ واتُن یہِ چھِ مجبوٗری یہِ چھِ گژھان مَگر مَجبوٗری چھِ وۄنۍ ؤنۍ تو مےٚ برادر تۄہہِ دوٚپو ہُتھ کَن ژَتجِی مِنٹ لگن وۄنۍ ؤنۍ تو مےٚ برادر تُہۍ ؤنِو مےٚ اَندازن پیوو واپس پھیرُن وۄنۍ پیو بیٚیہِ وَتہِ یُن وۄنۍ وٕچھۍ تو تُہۍ اَتہِ پٮ۪ٹھ کوٗتاہ ٹایم لگہِ اَسہِ بیٚیہِ مجبوٗری چھےٚ وۄنۍ مےٚ ؤنو وۄنۍ اندازن اَندازنٕے برابر نہٕ کینٛہہ تُہۍ ؤنِو اندازنٕے کوٗتاہ ٹایم لگہِ ؤنہِ